مےٚ چھِ پَننہِ زِنٛدگی مَنٛز وُچھمُت واریاہ لَٹہِ اکھ سُہ تارُک یُس سُہ بۄن چھُ لَمان پَتہِ چھُ سُہ ژَلان ژَلان باسان پَتہٕ یُتھٕے سٲنٛۍ پرٲنٛۍ بُزرگ ٲسۍ میٲنٛۍ ایٚکس مَطلَب میون یہِ چھ تَتھ مَنٛز یہِ یُتھٕے سُہ تارُک ژَلان ژَلان ٲسۍ آسان پَتہٕ ٲسۍ وَنان اوکُن مہٕ وٕچھِو کِہیٖنۍ چھُ تُہُنٛد قسمت ژَلان یُتھٕے مَطلَب یُتھٕے سُہ تارُک اوس ژَلان تَتھ کُن ٲسۍ نہٕ دِوان پَنٕنۍ یِم اَسہِ بٔڑۍ ٲسۍ پَنٕنۍ یِم یِم اَسہِ زیٚٹھۍ ٲسۍ مول موج بٕڑٕ بَب اوس تِم ٲسۍ نہٕ تَتھ تارُک یُس پیٚوان اوس تَتھ کُن ٲسۍ نہٕ وٕچھنہٕ دِوان کہِ تِم ٲسۍ دَپان نہَ اوکُن مہٕ وٕچھِو کینٛہہ یہِ تارُک چھُ قسمَت نِوان مان تمہِ کِنۍ ٲسۍ نہٕ أسۍ تتھ تارکَس کُن دُبار ہیٚکان وٕچھِتھ کینٛہہ